ہیلو السلام علیکُم اہَن سا اَسہِ حظ اوس گَژھُن کۄلگامہِ پٮ۪ٹھ سِریٖنگر اَسہِ ؤنۍتو تُہۍ رٮ۪نٛٹ یہِ کِراے کیٛاہ چھُو تُہۍ ہٮ۪وان کۄلگامہِ پٮ۪ٹھ سِریٖنَگر تام آ آ وٕنۍکٮ۪نَس چھِ أسۍ چھِ زٕ ژور سَوارِ تہٕ اَسہِ چھُ گَژھُن یہِ دۄن ترٛٮ۪ن چھُ گَژھُن کۄلگامہِ پٮ۪ٹھ سِریٖنگر بیٚیہِ تہِ چھُ أکِس دۄن جایَن گَژھُن تُہۍ ؤنۍتو اَسہِ کیٛاہ ہُہ کِراے کیٛاہ چھُو ہٮ۪وان تُہۍ اور سِریٖنگر تام اچھا ٹھیٖک تہٕ ٹھیٖک حظ چھُ بیٚیہِ ؤنۍتو یہِ ٹھیٖک چھُ ٹھیٖک چھُ بیٚیہِ ؤنۍتو یہِ کۄلگامہِ پٮ۪ٹھ حظ اوس یور اننت ناگ تام کوٗتاہ چھُو تُہۍ ہٮ۪وان پنٛژاہ رۄپیہِ ٹھیٖک تور تہِ حظ اوس اَسہِ نفرَن دۄن ترٛٮ۪ن گَژھُن نہ تہٕ دٔپِو اننت ناگ چھُو تُہۍ ہٮ۪وان پنٛژاہ رۄپیہِ تہٕ ہور اَکھ ہَتھ شیٹھ پٔر مَطلَب پٮ۪سٮ۪نٛجَر نَہ اچھا ٹھیٖک تہٕ بیٚیہِ ؤنۍتو حظ تُہۍ یہِ کۄلگوم پٮ۪ٹھ جوٚم چھِ حظ ڈٮ۪رٮ۪کٹ سٔروِس گَژھان اچھا ٹھیٖک کوٗتاہ چھُو کِراے أکِس نفرَس ژور ہَتھ اچھا دٔپِو وٕنۍکٮ۪ن ہٮ۪کو نہٕ تیٚلہِ گٔژھِتھ کینٛہہ تیٚلہِ چھُ اَسہِ صُبحَس گَژھُن آ ڈٮ۪رٮ۪کٹ ڈٮ۪رٮ۪کٹ سٔروِس پتہٕ کۄلگامہِ پٮ۪ٹھ جوموٗں تام نَہ ڈٮ۪رٮ۪کٹ سٔروِس اچھا ٹھیٖک ٹھیٖک دٔپِو تیٚلہِ چھُنہٕ اَسہِ کینٛہہ ٹٮ۪نشَن أسۍ ہٮ۪کو تیٚلہِ صُبحَس یِتھ وٕنۍکٮ۪ن چھُ تیٚلہِ مُشکِلٕے نَہ

اچھا تہٕ مگر اَسہِ حظ چھِ نہ ییٚمیُک تھٲیزیو تُہۍ خاص خَیال اَسہِ چھُ تَتھ منٛز پیشَنٹ اَکھ تہٕ تٔمِس خٲطرٕ چھُ مٔنٛزِم تٔمِس خٲطرٕ چھُ مٔنٛزِم سیٖٹ ضٔروٗری تھاوٕنۍ یَلہٕ آ بیکَس ہیٚکہِ نہٕ سۄ بِہِتھ کینٛہہ تِکیٛازِ تٔمِس چھِ کَمرَس تھوڑا بہت پرٛابلِم نَہ تہٕ سۄ چھِ لیڈی پٮ۪سٮ۪نٛجَر تٔمِس خٲطرٕ گَژھِ آسٕنۍ مَنٛزسٕے جاے تِکیٛاز زَنان مٕنٛڈِس چھُ گَژھان بیک سیٖٹَس ہُتھ تہِ تھوڑا مُشکِلٕے بیٚیہِ چھُ یہٕ زِیوٗٹھ سَفر تہٕ مَنٛزَس گَژھِ تٔمِس سیٖٹ مِلٕنۍ تہٕ سُہ تھٲیزیو تُہۍ مایِنٛڈَس منٛزٕے ٹھیٖک چھا چَلو چَلو چَلو ٹھیٖک حظ چھُ چَلو ٹھیٖک حظ چھُ اَدٕ حظ چَلو بِہِو حظ رۄبس حوال ہہ اَدٕ حظ اَدٕ کیٛاہ السلام علیکُم